وعلیکم السلام ہیلو تُہۍ کَم چھِو اچھا اچھا ٹھیٖک آ ییٚتے چھِ اَسہِ اَسہِ چھِ واریاہَن یِمن نفرَن ہِنٛدۍ آمٕتۍ یِم واریاہ نفرَن ہِنٛدۍ کاکَد چھِ اَسہِ آمٕتۍ تہٕ یِمن اَسہِ اِمتِحان چھِ ہیوٚن تہٕ أسۍ کَرو یہِ اِمتِحان جَلدی تۄہہِ کَتھ موٗجوٗب تۄہہِ کیٛاہ چھُ پوٚرمُت ووٚرمُت کیٛاہ چھُو تۄہہِ اچھا اچھا تۄہہِ چھُو یہِ ژۄدہٲیمہِ پاس کِنہٕ پَنٛدہٲیمہِ پاس تُہۍ چھِو ژۄدہٲیمہِ پاس پَنٛدہٲیمہِ پاس اچھا اچھا تُہۍ چھِو پَنٛدہٲیمہِ پاس چلو چلو اچھا اچھا ٹھِ یہِ اِمتِحان آسہِ وۄنۍ جَلدی اَسہِ چھِ اَسہِ چھِ بِذٲتی اَز نفر تھوڑا اَکھ زٕ اوٗرۍ یِم اَسہِ یہِ اِمتحان ہٮ۪وان چھِ تِم چھِ ہٮ۪وان یہِ پَرچَس پٮ۪ٹھ تہِ چھُو تۄہہِ دِیُن تۄہہِ چھُو یہِ اِمتِحان دِیُن زَبٲنۍ ٹھیٖک ٹھیٖک نہ تۄہہِ چھُ یہِ اِمتِحان گَژھِ تۄہہِ جَلدی تُہۍ مَہ ہیٚیِو اَمِچ ٹٮ۪نشَن کینٛہہ تہٕ نوکری تہِ چھےٚ تۄہہِ نوکری پتہٕ کیٛاہ ہیٚکہِ کٲم ہیکِو تُہۍ ییٚتہِ کٔرِتھ کٲنٛسہِ نَفرَس چھِ آسان کُنہِ کامہِ ہِنٛز زیادٕ پَتہ تۄہہِ کَمہِ کامہِ ہِنٛز تۄہہِ چھےٚ کُنہِ جایہِ کانٛہہ کٲم کٔرمٕژ کَتھ دَفترَس منٛز چھِو تۄہہِ کٲم کٔرمٕژ اچھا اچھا گوٚو تۄہہِ چھِو کَمپیوٗٹرَس پٮ۪ٹھ کٲم کٔرمٕژ آ آز کَل چھِ سُے کَمپیوٗٹٲرٕز چھُے چَلان آز تہٕ تُہۍ ییٖزٮ۪و کُنوُہمہِ ییٖزیو کُنوُہمہِ کُنوُہمہِ صُبحٲے کُنوُہمہِ کُنوُہمہِ صُبحٲے یِیِو چلو چلو ٹھیٖک بِہِو